ہیٚلو سلامُن علیکُم اہن حظ آ بٕے چھُس ون حظ خیرتٕے چھَ کینٛہہ چھُ نہٕ پَرواے یہِ چھُ گژھان یہِ چھُ آسان تھوڑا ٹینشَن ٹینشَن گَژھِ نہٕ ہیوٚن کیٚنٛہہ یہِ ژلہِ پانَے پھربھی گَژھِ ڈاکٹرَس نِش گژھُن سونٛچُن گَژھِ نہٕ زیادٕ اَدٕ کیٛاہ یہِ گژھِ پانے ٹھیٖک اَدٕ کیٛاہ بِہو